اَسہِ چھِ ییٚتہِ دانہِ چھِ أسۍ وۄپداوان دانہِ چھِ اَسہِ تھَل چھُ أسۍ کَران تَتھ چھِ پَتہٕ دانہِ بنان اَسہِ یُس بیٚیہِ چھِ اَسہِ ڈوٗن باغ ڈوٗن باغ سۭتۍ چھِ اَسہِ واریاہ فٲیدٕ مِلان اَسہِ چھُ تَتھ أکیٛاہ ڈوٗنۍ سیٖزَن چھُ وٕنۍ والو أسۍ تتھ ڈوٗنۍ پَتہٕ چھِ أسۍ باپٲرِس دوِان سُہ چھِ اَسہِ تَتھ اَصٕل رقم دِوان بیٚیہِ چھِ اَسہِ دانہِ دانہِ چھِ أسۍ مگر پانسٕے رَٹان أسۍ چھِ تَتھ پانَے پانَس کھٮ۪وان دانہِ مگر یِم ڈوٗن باغ چھِ اَسہِ تہٕ سُہ چھِ أسۍ دِوان ڈوٗنۍ چھِ اَسہِ یورٕ تِم چھِ أسۍ دِوان باپارٮ۪ن